سون مَذہَب چھُ اَسہِ ہیٚچھناوان صحتَس مُتعلِق بیٚیہِ بیٚیہِ وَنو أسۍ تِہُنٛد ضروٗریات اہم چیٖز کیاہ چھُ تہٕ کیاہ چھِ اَسہِ یہِ ہیٚچھناوان صحتَس مُتعلِق اَسہِ ہسا پَزِ واریاہ خیال تھاوُن پَنٕنہِ صحتیابُک پَنٕنہِ دٮ۪ماغُک ییٚمہِ سۭتۍ ہسا اَسہِ اَمَن أندرٕ محسوٗس گژھِ بیٚیہِ ہسا پَزِ اَسہِ واریاہ زیادٕ خیال تھاوُن تَمہِ وِزِ ییٚمہِ وِزِ أسۍ ہیلٕتھ ٹِپٕس یوٗز کرو بیٚیہِ ہسا گژھو أسۍ تِم اہم چیٖز تہِ تھاوٕنۍ یاد یِم یِم سانہِ جِسمہٕ خٲطرٕ ضروٗری آسن سانہِ دٮ۪ماغہٕ خٲطرٕ چھُ اَصٕل سوز ضروٗری سانہِ ہیٚلتھٕ خٲطرٕ یہِ اَصٕل غزا ضروٗری سانہِ ہیٚلتھٕ خٲطرٕ چھِ پَکُن ضروٗری سانہِ ہیٚلتھٕ خٲطرٕ چھِ آب ضروٗری سون دٮ۪ماغ اَصٕل بَناونہٕ خٲطرٕ گژھِ سٲنۍ جِسم تہِ اَصٕل آسُن یہِ سا چھُ اَسہِ اِسلام تہِ وَنان یہِ سا چھُ اَسہِ مَذہب پَنُن تہِ وَنان ییٚلہِ أسۍ اَصٕل چیٖز کھیٚو تیٚلے ہسا بَنہِ سون ہیٚلٕتھ اَصٕل ییٚلہِ نہٕ أسۍ اَصٕل چیٖز کھیٚمو سون صحت نہ سا بَنہِ نہٕ اَصٕل کِہیٖنۍ تہِ بیٚیہِ ہسا چھِ أسۍ واریاہ تِم اَہم چیٖز اِستعمال کران یِم ہسا سانہِ صحتُک بَرپوٗر خیال تھاوَن